باہ اَکتوٗبر کُنوُہ شیٚتھ سَتتٲجی ژۄدہ نَومبر کُنوُہ شیٚتھ پانٛژھ ستَتھ پَنداہ جَنؤری کُنوُہ شیٚتھ نَمنَمَتھ ژۄدہ دسَمبر زٕ ساس کاہ پانٛژھ ستَمبر زٕ ساس ژۄوُہ